گامَس تہٕ شَہرَس مَنٛز گِنٛدنَس مَنٛز چھِ یِژٕے فَرَق یُس گامَس مَنٛز چھَنہٕ تَتہِ چھَنہٕ آسان تیٖژ سُہولِیات میَسَر گِنٛدنہٕ خٲطرٕ کِہیٖنۍ یوٗتاہ أکِس مَطلَب شَہَر ایریا ہَس مَنٛز چھِ گِنٛدنَس خٲطرٕ مَطلَب تِم سُہولِیات دٔستِیاب آسان گِنٛدنہٕ خٲطرٕ یمہِ سۭتۍ اِنسان اَصٕل پٲٹھۍ گِنٛدِتھ چھِ ہیٚکان یا تِم چیٖز چھِ آسان تِم گراو گراوُنڈ چھِ آسان ییٚتٮ۪ن اِنسان اَکھ اصٕل پٲٹھۍ گِنٛدِتھ چھِ ہیٚکان تہٕ گامٕکۍ یُس گِنٛدُن چھُ سُہ چھُ سٲلِم أکِس عام جایہِ تَتہِ چھَنہٕ تِژھ فیسَلٹیٖز آسان کِہیٖنۍ تِم چھِ نارمَل کُنہ تہِ جایہِ گِنٛدان درٛۄکان